اَہن حظ آ ٹھیٖک آ مےٚ ٲسۍ کٔرۍمٕتۍ واریاہ أتٕر حظ یوٗز واریاہ أتٕر چھِ أسۍ یوٗز کَران تِمَن منٛز چھِ مےٚ اَکھ حظ فیورِٹ اَکھ واریاہ اَصٕل أتٕر یُس بہٕ زیادٕ چھُس یوٗز کَران یہِ چھُ واریاہ بہتریٖن باقِیو أترو کھۄت تَتھ چھِ ناو حظ دَلال یُس بیٚیہِ لَگ بَگ مٮ۪کزِمَم حظ چھُس بہٕ یوٗز کَران بہٕ دَلال أترٕے حظ کیٛازِ سُہ چھُ بِزٲتی حظ سَموتھ واریاہ کیٛازِ یہِ آز اَگر گاڑٮ۪ن واڑٮ۪ن منٛز کھسان چھِ سایڈَس آسان پَسٮ۪نجَر بیٛاکھ تٔمِس چھُ واریاہ تَکلیٖف گژھان اَگر تیُتھ آ آسہِ أتٕر مٔتِتھ مگر یُس یہِ دَلال چھِنہٕ حظ اَمہِ سۭتۍ چھِ واریاہ سَموتھ یہِ چھِنہٕ بیٚیِس باسان حظ نَہ چھِ کٲنٛسہِ اَمہِ سۭتۍ ڈِسٹٲرٕب یا اِرِٹیٹ گژھان یا کٲنٛسہِ چھِنہٕ فرق اَمہِ سۭتۍ کیٚنٛہہ تہِ پٮ۪وان تَمہِ موٗجوٗب حظ چھِ مےٚ یہِ واریاہ پَسَنٛد حظ کیٛازکہِ یا بیٛاکھ چھُس بہٕ یوٗز کَران حظ گۄلاب اَہَن حظ آ تہٕ سُہ تہِ چھِ اَمی طریٖقہ حظ سُہ تہِ چھُنہٕ زیادٕ آ تیز کیٚنٛہہ حظ یُتھ بیٚیِس واتہِ تَکلیٖف حظ یُس سایڈَس آسہِ خاص کَر چھِ گاڑِ منٛزٕے حظ پرٛابلِم گژھان اَگر گاڑِ منٛز سایڈَس وایڈَس آسہِ نَفَر تَمہِ سۭتۍ چھِ پرٛابلِم گژھان تہٕ اِسلیے بہٕ چھُس یَژھان تۄہہِ تہِ وَنُن کہِ تُہۍ تہِ کٔرۍتو اَمی طریٖقہ یہِ دَلال یوٗز تُہۍ تہٕ وٕچھو اِنشاء اللہ تہٕ تُہۍ تہٕ دِیِو پازٹِوٕے اٮ۪کسپینٮ۪نٕس پازٹِو رِوِو دِیہ اَمہِ خٲطرٕ تہٕ میٛانہِ خٲطرٕ چھِ واریاہ کیٛازِ بہٕ چھُس مٮ۪کزِمَم بہٕ چھُس سُہ لَگ بَگ نِیَرلی مےٚ گٔے ژور ؤری پانٛژھ ؤری حظ بہٕ اوسُس اَمہِ برٛونٛٹھ بیٛاکھ اَکھ یوٗز کَران چاکلیٹ حظ تَتھ اوس سُہ اوس آی ہاے فٕلیوَر تَمہِ سۭتۍ اوس واریاہ اِرِٹیٹ گژھان یہِ اوس سایڈَس وایڈَس تو اِسلیے پَتہٕ کوٚر مےٚ سُہ کایٹٕے تَنہٕ پٮ۪ٹھ چھُس بہٕ یِہوٚے حظ دَلال یوٗز کَران یہِ چھِ واریاہ بہتریٖن بہٕ چھُس پنٛنٮ۪ن فرٛٮ۪نٛڈَن تہِ دِوان یِہوٚے پرٛٮ۪فرینٕس کہِ تُہۍ أنِو دَلال تُہۍ کٔرِو یوٗز تہٕ واریاہو کوٚر یوٗز اور ساروٕے دیُت پازٹِو اَتھ متعلِق کہِ یہِ چھِ واریاہ بہتریٖن یہِ چھِ زیادٕ مطلب سۄ پریشٲنی چھِنہٕ گژھان سایڈَس اَگر آسہِ کانٛہہ یہِ چھِ واریاہ اَصٕل سَموٗتھ اَہَن حظ آ یہِ حظ چھِ واریاہ اَصٕل تُہۍ تہٕ کٔرِو یوٗز دَلال